وعلیکُم سلام جِناب أسۍ چھِ فارمَر جِناب کٔرِو حُکُم اَچھا گازرٕ کِلوٗ گژھِ ترٕٛہ رۄپیہِ اگر وُہ کِلوٗ تِم گٔے سیٚودُے شےٚ ہَتھ بیٚیہِ چھِ جِناب پھُل گوٗبی تۄہہِ نِنۍ پٕنٛژٕہ رۄپیہِ کِلوٗ تَمہِ حِساب وُچھو تُہۍ پَتہٕ کٔژ کِلوٗ آسنو تۄہہِ نِنۍ تَمے حِساب آ بِل بِلکُل جِناب بازرٕ منٛز چھِ وُنکٮ۪ن پانٛژ تٲجی پنٛژاہ رۄپیہِ پھُل گوٗبی کِلوٗ آ ہوٚل سیل ریٹ چھِ پٕنٛژٕہ جٕناب ییٚمہِ ساتہٕ تۄہہِ جِناب ٹایم آسو تہٕ تَمہِ ساتہٕ ییٖزیٚو تُل اَدٕ حظ سلام علیکُم